سبٕزی چھو تۄہہِ پتہ زِ یہِ چھِ گری کھٮ۪وان تہٕ امہِ علاوٕ چھِ أسۍ پتہٕ یہِ اسہِ چھِ واریاہ زیادٕ سبزی نیران گرِ یتھ منٛز زن زیادٕ اسہِ لٲر الہٕ چھِ زیادٕ نیران یِم چھِ أسۍ بازر نِوان تہٕ یِم چھِ أسۍ تتہِ کٕنان امہِ پتہٕ یِم پوش چھِ پوش چھ اسہِ گرِ سجاوٹ موٗجوٗب تھٲے مٕتۍ یِم اسہِ گرس واریاہ زیادٕ سجاوٹ دِوان چھِ بیٚیہِ چھِ مےٚ واریاہ پسنٛد یِم پوش امہِ موٗجوٗب چھِ أسۍ یِم پوش بناوان